رٮ۪تہِ کالہِ یِم أسۍ پوشہِ کُلۍ رُوان چھِ تِمَن چھِ أسۍ زیادٕ زیادٕ آب ترٛاوان زیادٕ زیادٕ کِیَر پٮ۪وان کَرٕنۍ نہ چھِ پٮ۪وان نٮ۪برٕکَنۍ نٮ۪برٕکَنۍ تھاوٕنۍ تِم چھِنہٕ پٮ۪وان أنٛدرٕکَنۍ تھاوٕنۍ کِہیٖنۍ تاکہِ تِمَن میلہِ اَصٕل پٲٹھۍ ہَوا وَوا سورُے کینٛہہ آب واب سورُے کینٛہہ یِم زَن وۄنۍ وَنٛدَس منٛز کُلۍ رُوان چھِ تِمَن کیٛاہ چھِ أسۍ کَران تِم چھِ أسۍ تھاوان یا تہِ رُوَو أسۍ تِم پالی ہاوُسَس منٛز تاکہِ تِمَن گژھِ نہٕ یُس زَن نٮ۪برِم یِم تۭر چھِ گژھِ تِمَن پیٚیہِ نہٕ تِمَن کٕہٕنۍ اثر تِم گژھن نہٕ خراب کِہیٖنۍ تہِ بیٚیہِ یِم زَنہٕ یہِ کُلۍ چھِ یا تہٕ تھاوَو أسۍ تِم أنٛدرٕ کَنٮ۪تھ وَرَنٛڈاہا وَرَنٛڈاہَس پٮ۪ٹھ یا تہٕ تھاوَو أنٛدرٕ کَنٮ۪تھ ؤٹِس مَنٛز تاکہِ تِم گژھن نہٕ خراب کِہیٖنۍ تۭرِ سۭتۍ کیٛازِکہِ تۭرِ سۭتۍ چھِ یِوان زَردی آب چھِس شِٹھان تمہِ سۭتۍ تمہِ سۭتۍ گژھان کُلۍ خراب تِم چھِ مَران تِم چھِ ہوٚتان رٮ۪تہٕ کالہِ کیٛاہ چھِ أسۍ کَران أسۍ چھِ کَران رٮ۪تہٕ کالہِ تِمَن یِم زَن کُلۍ زَن چھِ تِم چھِ أسۍ تِمَن چھِ أسۍ کَٹِنٛگ کَران کَٹِنٛگ چھِ اِسلیے کَران تاکہِ یُس زَن سَن لایٹ چھےٚ یُس زَن سَن لایٹ سۄ گژھِ ہَرکٲنٛسہِ سُہ پٕلانٛٹ چھِ تِم کیٛاہ ہَرکُنہِ پاٹسَس پٮ۪ٹھ پیٚنۍ